اَسلامُ علیکُم آ تُہۍ چھِو حظ سٕکاے کٕلوتھ ہاوُس اہن حظ آ تۄہہِ نِش حظ نِیَو اَسہِ راتھ تِم کُرتی زٕ تِم حظ ٲسۍ خراب حظ درٛاے تِم کُرتی زٕ تِمَن حظ ٲس نہٕ کالٹی تہٕ اَصٕل کِہیٖنۍ بیٚیہِ ییٚمہِ ساتہٕ چھٔلۍ نہ حظ تمَن حظ گوٚو سُہ رنٛگٕے حظ درٛاوُکھ تم حظ تم حظ چھِنہٕ وٕنۍ کُنہِ لایقکے تم تم حظ چھِنہٕ لاگنی لایق وٕنہِ گٔمٕتۍ تمَن حظ درٛاو سہٕ رنٛگ بیٚیہِ حظ ژۄمٹے کالٹی تہِ نہٕ حظ ٲس نہٕ تمَن اَصٕل کِہیٖنۍ بیٚیہِ حظ ٲس تِمَن ٹیب تہِ جلدی تُہۍ ؤنۍ تو مےٚ یہِ کیٛازِ حظ چھُو تُہۍ کَران اَسہِ سۭتۍ آز اَکھ حظ ٲسۍ أسۍ اُمید سان حظ ٲسۍ أسۍ تۄہہِ نِش آمٕتۍ اَسہِ حظ دوٚپ أسۍ نِمو تۄہہِ نِش یِم چیٖز یِم کُرتی نِمو أسۍ تۄہی نِش مگر تُہۍ حظ دِتو اَسہِ دھوکہٕ تُہۍ حظ چھِو کٕنان اَسہِ فرٛاڈ مال تُہۍ ؤنۍ تو مےٚ تۄہہِ کیٛازِ حظ کوٚرو یہِ نہ حظ مےٚ مہ حظ ؤنِو تُہۍ ؤنِو یہِ کِہیٖنۍ بہٕ یِمَو اوٗرۍ مےٚ دِیِو تُہۍ پَنٕنۍ پونٛسہٕ واپَس نہ تُہۍ چھُو کَران ہَر کٲنٛسہِ سۭتی فرٛاڈگی نَتہٕ رٔٹِو تۄہہِ کَرناوَو بہٕ کَمپٕلین تِکیٛازِکہِ یہِ پَزِ نہٕ کَرُن تُہۍ چھُو تۄہہِ کیٛاہ چھُو کوٚرمُت کالٹی کیٛاہ چھَو تۄہہِ دِژمٕژ بیٚیہِ دِتوٗ تۄہہِ تم دۄن ساسَن تہٕ تِم کُرتی زٕ کیٛاہ رووُو تۄہہِ کیٛاہ کَتھ کُن ہُونَو تۄہہِ یِم پونٛسہٕ کَتھ کُن لَگنو تۄہہِ کیٛاہ رووُو تۄہہِ کالٹی نہ چھِ تیُتھ کالٹی ییٚمہِ ساتہٕ ژھٔلۍ تم نہ حظ درٛاو رنٛگ تم حظ درٛاے تم حظ چھِنہٕ کُنہِ کُنہِ لایقی تم حظ گٔے شِرٛنٛک تم حظ ژَمٹٕے تہٕ وَنۍ حظ چھِنہٕ تم کُنہِ لایقی وَنۍ حظ چھِ تم ترٛٲتھٕے ژھٕنٕنۍ ٹیپ تہِ حظ ؤژِکھ کیٛازِ چھُو تُہۍ اَسہِ سۭتی کَران نہ حظ مےٚ نہ حظ چھُنہٕ وۅنۍ تُہُنٛد بوزُن کِہیٖنۍ تُہۍ دِیو مےٚ پونٛسہٕ واپَس بیٚیہِ کَرو بہٕ تۄہہِ کَمپٕلین تِکیٛازِکہِ اِ اِتھ فرٛاڈ مال حظ چھِنہٕ کٕنان کِہیٖنۍ اَکی لَٹہِ حظ لاگہِ ہے فَنٛگشَنَس پٮ۪ٹھ أکِس اوس گژھُن اَکی لَٹہِ لاگہِ ہے تہٕ تٕمَن گوٚو تَتہِ تَتی گوٚو چھٔلۍ تمَن گوٚو تتسٕے تُہۍ ؤنیوٗ ؤنۍ تُہۍ کیٛاہ چھُ اَسہِ سۭتۍ یہِ کَران یہِ حظ پَزِ نہٕ تۄہہِ کَرُن نہ حظ یہِ نہ حظ پَزِ نہٕ تُہۍ ؤنۍ تَو مےٚ وۄنۍ وَنۍ دِیو مےٚ تُہۍ پونٛسٕے واپَس نَتہٕ کَرو بہٕ تۄہہِ کَمپٕلین تِکیٛازِکہِ تُہۍ چھُو کٕنان اَسہِ یہِ فرٛاڈ مال یہِ پَزیو نہٕ تۄہہِ کٕنُن اَسہِ سۭتۍ کِہیٖنۍ یہِ پَزیو نہٕ تۄہہِ اَسہِ سۭتۍ کَرُن کِہیٖنۍ اُمید سان چھِ نِوان تۄہہِ نِش یہِ پَلو نِنۍ تہٕ تُہۍ چھُو اَتہِ کَران یہِ یہِ پَزیو نہٕ تۄہہِ کَرُن کِہیٖنۍ تُہۍ دِیو مےٚ پونٛسٕے واپَس تہٕ تُہۍ رٔٹِو یِم پَنٕنۍ کُرتی حظ واپسٕے